آ أسۍ حظ چھِ ژور نفر اسہِ چھُ گژھُن پہلگام بڈگام پٮ۪ٹھ تو تُہۍ ہٮ۪کِو حظ ژورن نفرن خٲطرٕ اکھ کیب اسہِ سوٗزِتھ اسہِ حظ ٲس بُک کرٕنی بیٚیہِ تُھۍ ہٮ۪کِوا اسہِ سٲنۍ کتھ کرنٲیِتھ اتہِ کٲنٛسہِ ایجنسی ہٕنٛدِس کٲنٛسہِ نفرس سۭتۍ یُس اسہِ ڈسکاونٹ ہٮ۪کہِ دِتھ یا ییٚمِس سۭتۍ أسۍ ریٹ مُتعلِق ہٮ۪کو کتھ کٔرتھ شُکریا